مطلب کہِ کٔشیٖرِ منٛز چھِ واریاہ کینٛہہ مطلب أسۍ ہؠوہو نیٚبرٕ کینٛہہ مطلب کہِ شال چھِ یہِ بَنیان چھِ ونن یہِ تِلہٕ کٲم چھِ کَران سٕژٕ کٲم چھِ کَران کانہہ مطلب کہِ کانٛہہ چھِ تیُتھ ڈِزایِن بَنان یُس واریاہ رُت چھِ آسان مطلب کہِ یہِ پَردَن چھِ یہِ پردٕ چھِ آسان مطلب کہِ ڈِزایِن کھٲلِتھ یہِ